یُس مےٚ سارِوٕے کھۄتہٕ پَسَنٛد چیٖز چھُ ہوٹلَس مَنٛز کھیٚون یُس بہٕ کھیٚوان چھَس سُہ چھُ موموز موموز چھُ سُہ اکھ چیٖز یُس مےٚ سارِوٕے کھۄتہٕ خۄش چھُ گَژھان بیٚیہِ چھ سارِوٕے کھۄتہٕ خۄش مےٚ گَژھان بَٹَر چِکَن بیٚیہِ تَندوٗری چِکَن یِم ترٛےٚ چھِ مےٚ فیورِٹ چیٖز ڈاباہَن مَنٛز یِم مےٚ چیٖز خۄش چھِ گَژھان کھیٚنۍ سُہ گٔے تُج یۅس ییٚتہِ بَناوان چھِ کَشمیٖرَس مَنٛز یۅس مَشہوٗر چھ سۄ چھَس بہٕ کھیٚوان ڈاباہَن مَنٛز مَگَر سارِوٕے کھۄتہٕ فیورِٹ مَطلَب یُس مےٚ پَسَنٛد چھُ سُہ چھُ موموس موموس چھُ مےٚ سارِوٕے کھۄتہٕ خۄش گَژھان تکیٛازِ تَتھ چھُ آسان الگٕے مَزٕ سُہ ہیٚکو نہٕ گَرِ تیُتھ لَذَت دار بَنٲیِتھ کیٚنٛہہ یُتھ نیٚبرٕ چھُ لَگان سُہ مَزٕ تیُتھ ہیٚکو نہٕ أسۍ گَرٕ بَنٲوِتھ کیٚنٛہہ یُتھ تَتھ مَطلَب تَتس چھُ لَگان مَزٕ بیٚیہِ چھِ اَگَر سُہ گرم گرم آسہِ تمہِ ساتہٕ چھِ تَتھ زیادٕ پَہم مَزٕ لَگان تَمے کِنۍ چھُ مےٚ سُہ سارِوٕے کھۄتہٕ خۄش گَژھان میٛانہِ مےٚ چھُ مَطلَب اکھ ہوٹَل وول چھُ سُہ یُس سارِوٕے کھۄتہٕ اصٕل چھُ بَناوان سٲنِس ایریاہَس مَنٛز تٔمِس چھُ ناو دَستگیٖری یُس مےٚ سارِوٕے کھۄتہٕ پَسَنٛد چھُ یُس سارِوٕے کھۄتہٕ اصٕل اصٕل چھُ بَناوان تِمہٕ باقٕے ہیٚکہٕ نہٕ بہٕ تٔمۍ سٕنٛدِ وَرٲے کٲنٛسے نِش سُہ یہِ کھیٚتھ مَطلَب سُہ چھُ سُہ اکھ ہوٹَل ییٚتَس بہٕ سُہ کھیٚوان چھَس باقٕے اَگَر خَبَر کِتھۍ تہِ ہاے فاے ہوٹَل آسَن تِمَن مَنٛز کھیٚمہٕ نہٕ بہٕ سُہ زٕنٛہٕے اَگَر بہٕ کھیٚمہٕ تہٕ مَگَر تَتھٕ تیُتھ مَزٕ آسان کیٚنٛہہ یوٗتاہ تٔمِس چھِ تٔمِس چھِ الگٕے لذَت مَطلَب زَن تہِ چھُ سُہ تتھ اتھنٕے مَنٛز تٔمِس خَبَر کیٛاہ